ہٮ۪لو السلام علیکُم اَہن حظ ٹھیٖک مےٚ حظ اوس ما ماچھ نیُن دُکانَس کیُتھ کۭتِس چھِ گژھان کِلوٗ اچھا ٹھیٖک تیٚلہِ سُہ سوٗزیو مےٚ دَہ بَہہ کِلوٗ اَد سا